وعلیکُم اسلام اَہَن حظ اَہَن حظ اَچھا اَچھا اَچھا اَچھا تۄہہِ چھُو حظ گاڑِ ہُنٛد نمبر یاد اَچھا اَچھا اَدٕ کیٛاہ اَچھا اَچھا ٹھیٖک تُہۍ ؤنِو مےٚ یِم ٲسیٛا لٔڑکہٕ چلاوان کٔژ لٔڑکہٕ أسۍ اَچھا ٹھیٖک گٲڑۍ کُس ہِش ٲس

اَچھا اَچھا ٹھیٖک یہِ کَتھ روڈَس پٮ۪ٹھ ٲسۍ یِم پَکان ٹھیٖک ٹھیٖک چھُ تُہۍ کٔرِو مےٚ ییٚتھی نمبرس پٮ۪ٹھ گاڑِ ہُنٛد نمبر سٮ۪نٛڈ بیٚیہِ اگر فوٹوٗ تہِ آسٮ۪و سُہ تہِ کٔرِو تُہۍ یِیٚتھۍ پٮ۪ٹھ سٮ۪نٛڈ ٹھیٖک پَتہٕ وُچھو أسۍ پنٕنہِ حِساب کیٛاہ روزِ أسۍ ژھانٛڈہوک تِم تِمَن ایگینٮ۪سٹہٕ کَرو أسۍ وارنِنٛگ پَتہٕ أسۍ وُچھو یہِ کیٛاہ دٔلیٖل چھِ ٲسمٕژ تُہۍ کٔرِو مےٚ ییٚتھی نمبرَس تہٕ گاڑِ ہُنٛد نَمبر تہِ سٮ۪نٛڈ تہٕ بیٚیہِ کٔرِو فوٹوٗ تہِ سٮ۪نٛڈ ویٖڈیو یہِ تۄہہِ تۄہہِ نِش پرٛوٗف چھِ تِم کٔرِو تُہۍ سٲری سٮ۪نٛڈ او کے او کے او کے او کے تیھنٛک یوٗ